فوٹوگراف کرُن چھُ مےٚ واریاہ زیادٕ پسنٛد یہِ چھُ مےٚ آ مےٚ واریاہ زیادٕ پسنٛد بہٕ یوٚت تہِ گژھ مےٚ چھُ عادت چھُ بہٕ کرٕ فوٹوگراف تہٕ وٕچھ تہٕ پنُن فوٹو ہر کُنہِ تہِ پِکنکس اٮ۪کٕسکرشن گژھٕ کُنہِ تہِ لگ بگ انہٕ بہٕ دہ تٕرٕہ فوٹو یوٗت کال نہٕ بہٕ تُلہٕ مےٚ یی نہٕ وارٕے تتہِ بہٕ چھُس پنُن فوٹو کران پتہٕ شیر تہٕ مختلف یِم تہِ پلیٹ فارٕمز چھِ آسان یِتھ کٲٹھۍ مثلن چھُ فیس بُک اِنسٹا گرام چھُ وغیرہ وغیرہ بہٕ چھُس تِمن پٮ۪ٹھ شیر کران بہٕ چھُس تتھ وٕچھان آسان یہِ کتہِ پٮ۪ٹھ چھُ تُلمُت تتھ چھُ آسان سُہ تتھ چھُس بہٕ مینشن تہِ کران یُس مےٚ یہِ اکھ فوٹو تُلمُت نشاط باغ یہِ اکھ چھُ مےٚ تُلمُت مُغل گاڑن وغیرہ وغیرہ میون اٮ۪کٕس پیرنٕس چھُ یہِ اکھ یِم فوٹوگرافی ہُنٛد واریاہ زیادٕ لگ بگ ستھ ؤری برٛونٛٹھ پٮ۪ٹھ ووت مےٚ یہِ عادت چھُ مےٚ امیُک یہِ چھُ مےٚ واریاہ زیادٕ پسنٛدیٖدہ بہٕ چھُس اتھ اٮ۪ڈٹنٛگ تہِ کران واریاہ زیادٕ زبردست کانٛہہ فوٹو اگر تتھ کیمرا ہٕکۍ وجہ سۭتۍ یی فوٹ و گوٚٹ یا کینٛہہ یی تتھ چھُس بہٕ اٮ۪ڈٹنٛگ سۭتۍ کران تہٕ زبردست فوٹو بناوان مےٚ چھُ امیُک اٮ۪کٕس پیرینٕس لگ بگ پانٛژھ ستھ ؤری گٔے مےٚ اتھ